وعلیکُم اسَلام ٹھیٖک چھِو تُہۍ کُم

کیاہ اوسو ضوٚرتَھ آ آ اسہِ چھِ شاپ چھِ اسہِ ڈراے فروٗٹ شَاپ تہٕ تۄہہِ کیاہ چھُ ضوٚرتھ سَہلٕے چھُ سَہلٕے چھُ ٲش کٔرِتھ ٲش کٔرِتھ یہِ تۄہہِ اورٕ آسیوِ نہَ حَظ ریٹ دِوان تمہِ نِش دِمو أسۍ پنٛژہ رۄپیہِ کمٕے ٹینشن چھِ نہٕ کینٛہہ تۄہہِ یِیِو یور یِتھُے تُہۍ یِیِو تُہۍ یِی زیو بیٖرواہ چھَوا پتہٕ بیٖرواہ کتہِ بڈگام ڈِسٹرک آ تٔتۍ تَتی چھِ أسۍ بسان تہِ تور ییِونا تُہۍ أسۍ کرو تَتی کَتھ باتھ تُہۍ کٔرۍ زیو مگَر کَال مےٚ چھُ تَتہِ نفری آسان تھوٚمُت اگر نہٕ بہٕ پانہٕ تہِ آسہٕ ایویلیبٕل تُہۍ ؤنۍ زیو تٔمسٕے نفرَس أمِس چھَا کۄنٛگٕے یوٗت نِٮُ۪ن کِنہٕ بیٚیہِ چھُس کینٛہہ نِٮُ۪ن اچھَا کشمیٖری مِرچی آ آ سُہ تہِ چھُ سُہ تہِ چھُ ایویلیبٕل سُہ تہِ چھُ آ کِنہٕ ہُہ نٮ۪برِم چھُس ضوٚرتھ چَلو ٹھیٖک چھُ تہٕ مَگَر مےٚ کٔرۍ زیو کَال بہٕ وَنو تۄہہِ ایڈرَس کَتٮ۪تَھ چھُو واتُن اگَر نہٕ بہٕ پانہٕ آسہٕ ایویلیبٕل مےٚ فرینڈ تَتہِ ادٕ حَظ ادٕ حظ اسلام علیکُم آد حَظ ادٕ حَظ اد حَظ